میون فیروٹ فُڈ یُس زَن چھُ یہِ ہسا چھُ گۄشتاب یُس زَن کٔشیر ہٕندس وازٕوانس منٛز بناونہٕ یوان چھُ تہٕ أسۍ چھِ اتہِ کھیوان امہِ باوجوٗد کشمیرس منٛز یۄس تہِ کانہہ فنکشن گژھِ ییٚتہِ زَن یہِ وازوان تیار ییہِ کرنہٕ یا یہِ گۄشتاب ہسا چھِ تتہِ ایویلیبل آسان کھٮ۪نہٕ خٲطرٕ تہٕ یۄس زن ڈیلی بیس لایف چھ امہِ موجوٗب ہسا چھُس بہٕ گژھان رٮ۪سٹورنٹس پیٹھ یُس زن اننت ناگس منٛز موجود چھُ ییٚمیُک ناو زن چھُ دہلی دربار تہٕ بہٕ ہسا چھُس پسند کران اَتہِ یہِ گۄشتاب کھیوٚن